اسلام علیکُم ہیٚلو تُہۍ چھِو حظ بوٹ چلاوان ڈَل لیکَس مےٚ ؤنِو حظ ریٹ مےٚ اوس چَکَر حظ کَرُن فیملی سۭتۍ حظ ڈَل لیکَس حظ چار چناری تانۍ مےٚ ؤنِو اہن حظ آ مےٚ ؤنِو تُہۍ اتھ کیاہ گَژھیٚو اتھ کیاہ گَژھِ ریٹ مےٚ چھُ گَژھُن خۄدایس حوال پگاہ حظ پگاہ چھُ مےٚ لگبگ کَہہِ بَہہِ بَجہِ اہن حظ فیملی تُہۍ ؤنِو مےٚ گۄڈٕ نَفرَس کوٗتاہ گَژھان تُہۍ کوتاہ نِوان نفرَس ٹھیٖک ٹھیٖک اچھا زٕ ہتھ رۄپیہ ٹھیٖک ٹھیٖک مےٚ اوس لگبگ گٲنٹَس گٲنٹَس کھنڈَس گٲنٹَس اتھ کوتاہ گَژھِ گٲنٹَس بہٕ یمو لگبگ کَہہِ بَہہِ بجہ تانۍ دُپہار کس ٹایمہ حظ آ مگر مےٚ چھو فیملی تہِ سۭتۍ اتھ تھٲیزیٚو ونۍ حساب اتھ تھٲیزیٚو برابر ریٹ کوتاہ تۄہہِ ووٚنو نہ ہتھ رۄپیہ بچن تہِ مےٚ آسیٚو اکھ آسن مےٚ نیٚچِو زٕ بیٚیہِ چھِ مےٚ پانہ زنان ونان بیٚیہِ چھِ مےٚ کوٗر اکھ لگبگ ٹھیٖک ٹھیٖک لگبگ ہے نہ حظ اتھ کٔرِو حظ ونۍ تھوڑا کم أسۍ چھِ ونۍ لَکٹۍ شُرۍ چھِ مےٚ ترےٚ بیٚیہِ چھِ مےٚ زنان پانَس سۭتۍ اچھا اتھ کۭتیاہ ٹھیٖک ٹھیٖک گٲنٹَس تانۍ واتوٕ أسۍ چار چناری تانۍ کہ کہ دوٗرے چلو تیٚلہِ تیٚلہِ تھٲیِو زٕ گٲنٹہٕ دۄن گٲنٹَن کوتاہ نِیِو تُہۍ أسۍ چھِ پانژھ نہ حظ معصوم لَکٹے اہن حظ بالینٛغ چھِ نہ کینٛہہ

پندہ شیٚتھ حظ چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ پگاہ یمو بہٕ تیٚلہِ برابر یُہے کَہہِ بَہہِ بَجہِ اہن حظ آ اہن حظ آ ٹھیٖک چھَ جِناب اہن حظ مےٚ چھُ نہ یہ نمبر سیو تُہُنٛد چلو ٹھیٖک چھُ بِہِو خۄدایس حوال